اَگر بہٕ پانہٕ رَنہٕ بتہٕ مَگر رَنہٕ یاوَے زٕے پَہر بَتہٕ مطلب سٲری ڈِش سِنۍ مطلب یِم اَسہِ کٲشِرٮ۪ن گرَن منٛز سِنۍ آسان چھِ فار اٮ۪کزامپٕل گنٛڈٕ ٲلوٕ ٹَماٹر ہاکھ ماز کۄکُر رِستہٕ یَکھنۍ یِم سِنۍ ییٚلہِ بہٕ رَنان چھُس بیٚیِس اِنسانَس ییٚلہِ تِم چیٖز پسنٛد یِوان چھِ بہٕ چھُس پَتہٕ تٔمِس اَیڈِیاز دِوان بہٕ چھُس پَتہٕ تٔمِس ہیٚچھناونٕچ کوٗشِش کران ژٕ کِتھ کٔٹھۍ رَنَکھ یِم چیٖز مطلب بہٕ چھَس دَپان یَتھ چیٖزَس یہِ چیٖز چھُ اَسہِ رَنُن اَتھ دِ ژٕ پھٕکَر پھٕکَر مَکلوو دِتھ دِژ ٹَکھ ٹَکھ مَکلوو دِتھ لاگ وۄنۍ رُنُن ترٛاووس لیٚدٔر مَرژٕوانٛگن نوٗن باقی باقی چیٖز یِموٕے یِموٕے چیٖزو سۭتۍ چھُ بہٕ ہیٚچھناوان ییٚلہِ تٔمِس میون گۄڈٕ روٚنمُت چیٖز پسنٛد چھُ یِوان